کٔشیٖرِ منٛز یۄس اَسہِ وٕنۍکٮ۪نٕچ زِندگی تہٕ پرٛٲنۍ زِندگی چھِ اَتھ منٛز چھِ واریاہ پانہٕ ؤنۍ یۄس أسۍ وٕچھان چھِ آز یہِ أسۍ کَران چھِ تہِ چھِ ٲسۍمٕتۍ برٛونٛٹھ کران کیٚنٛہہ یہِ أسۍ یہِ برٛونٛٹھ چھِ ٲسۍمٕتۍ کَران تہِ چھِنہٕ آز کران کیٚنٛہہ کیٛازکہِ وۄنۍ آیہِ واریاہ بدلاو کٔشیٖر ہِنٛدٮ۪ن لُکَن تہٕ کٔشیٖر ہِنٛدٮ۪ن رِواجن برٛونٛٹھ چھِ ٲسۍمٕتۍ أسۍ چھِ بوزان پنٛنٮ۪ن مالٮ۪ن بٕڈبَبَن نِش کہِ برٛونٛٹھ چھِ ٲسۍمٕتۍ سون یُس رِوایتی یِم کامہِ چھےٚ آسمَژ آسان تِم چھِ آسمَژٕ اَلگ طریٖقہٕ گَژھان تہٕ آز یِم أسۍ خانٛدَر چھِ باقٕے چیٖز چھِ أسۍ چھِ آز تہٕ تَتھ منٛز چھِ واریاہ فرق برٛونٛٹھ چھِ ٲسۍمٕتۍ کٔشیٖرِ ہِنٛدۍ لُکھ تِمَن چھِ اوسمُت واریاہ مطلب الگ طٔریٖقہٕ ہر کانٛہہ کٲم أنٛزراونُک آے تہٕ آز چھُ واریاہ بدل طٔریٖقہٕ آز چھُ ماڈٲرٕن زَمانہٕ آز چھِ أسۍ الگ طٔریٖقہٕ ہر کانٛہہ چیٖز نِوان جیسے کہِ برٛونٛٹھ چھِ ٲسۍمٕتۍ توٚمُل ژھَٹان برٛونٛٹھ چھِ ٲسۍمٕتۍ شُپۍ اِستعمال کَران توٚمُل ژھَٹنہٕ خٲطرٕ کانٛگرِ چھِ ٲسۍمٕژ استعمال گژھان وَنٛدَس منٛز یا مَہریٚنۍ ییٚلہِ خانٛدر چھُ اوسمُت آسان مَہرنٮ۪ن چھِ ٲسۍمٕتۍ زٲمپانَس منٛز تُلان مَگر آز چھِ کیٛاہ أسۍ وٕچھان کہِ آز چھُنہٕ تِمَن چیٖزَن ہُنٛد کانٛہہ وجوٗدٕے آز چھِ اگر أسۍ وٕچھو زٲمپان چھُ سُہ چھُنہٕ آزکٮ۪ن کٲنٛسہِ پَیی لُکَن کہِ زٲمپان گوٚو کیٛاہ آز چھِ مَہرنہِ یِوان گاڑِ منٛز چھُ یِوان مَہراز سُہ چھُ تُلان تہٕ نیران آ توٚمُل چھِ أسۍ ژھَٹان آز چھِ آمٕتۍ توٚمُل ژھَٹنَس تہِ تِم پَرِنۍ چھِ أسۍ تِمَن وَنان آز چھِ آمٕتۍ تِم آز چھُنہٕ شُپ زیادٕ استعمال گژھان کِہیٖنۍ نہٕ یا أسۍ وٕچھو خانٛدرَن منٛز چھِ ٲسۍمٕتۍ واریاہ یِم رِوٲیتی یِم رسٕم گَژھان آز چھِنہٕ تِم رسٕم گژھان کیٚنٛہہ مَس چھِ ٲسۍمٕتۍ ترٛاوان مَہرنٮ۪ن آز چھِنہٕ تہِ کَران کیٚنٛہہ بیٚیہِ چھُ مےٚ ووٚن با بیٚیہِ کہِ کانٛگٕر چھِ ٲسمٕژ زیادٕ اِستعمال گژھان کَنٛگ چھُ اوسمُت اِستعمال گژھان مگر وٕنۍکٮ۪س چھِنہٕ کَنٛگ یا کانٛگرِ ہُنٛد آز چھِنہٕ زیادٕ تِم اِستعمال گژھان ہاں وٕنۍکٮ۪س تہِ چھِ کانٛگرِ اِستعمال گژھان مگر کَم آز چھِ زیادٕ لُکھ کَران کہِ أسۍ اَنہٕ ہو یِہوٚے بٕلَوَر لاگو یا پاوَر کَملہٕ چھِ آسان یَتھ زَن کہِ پَنٕنۍ نۄقصان چھِ تہٕ فٲیدٕ تہِ چھِ مگر نۄقصان تہِ چھِ تہٕ بیٚیہِ چھِ واریاہ کیٚنٛہہ تِم چیٖز یِم کٔشیٖرِ منٛز مطلب یُس اَسہِ کَلچٕرَل او کَلچٕرَل اوس پَکان اوس رِوایتَن سُہ چھُ اَسہِ واریاہ کیٚنٛہہ ختم کوٚرمُت برٛونٛٹھ چھِ ٲسۍمٕتۍ آسان بَچہِ شامَس مطلب تِمَن اوس آسان کہِ بٕڈبَبَس نانہِ نِش بِہُن آسان تِم ٲسۍ بوزان کَہانی لیکِن آز چھُنہٕ تہِ کیٚنٛہہ آز چھِ سارنٕے آسان شامَس چھُ اورٕ یِوان کانٛہہ تِمَن چھُ آسان فون اَتھَن کٮ۪تھ تِم چھِ تَتھ پٮ۪ٹھ سوشَل میٖڈیا چھِ یوٗز کَران یا باقٕے چیٖز چھِ بوزان برٛونٛٹھ چھِ ٲسۍمٕتۍ یِم زَن شُرۍ چھِ ٲسۍمٕتۍ آسان شُرۍ بٲژ چھِ ٲسۍمٕتۍ آسان تِم چھِ ٲسۍمٕتۍ پنٛنہِ نانہِ بٕڈبَبَن نِش کَہانی بوزان تِم چھِ ٲسۍمٕتۍ دٔلیٖلہٕ بوزان تہٕ آز چھُنہٕ تِمَن چیٖزَن ہِنٛز رِوایَت کِہیٖنۍ تہِ یِتھَے کٔنۍ یِتھَے کٔنۍ آو یُس وقت گوٚو گُزران تہٕ کٔشیٖرِ منٛز آیہِ واریاہ زیادٕ بدلاو واریاہ زیادٕ لُکھ گٔے لگ بگ ماڈٲرنَس ماڈٲرٕن بَنٕنۍ لُکو ترٛٲوۍ پَنٕنۍ یِم اَسہِ رِوٲیتی چیٖز ٲسۍ سُہ تھوٚو نہٕ لُکو تَتھ سۭتۍ تھوٚوُکھ نہٕ زان مان کیٚنٛہہ تِمو ہیوٚت وۄنۍ سُہ مطلب تِمو ہیوٚت مٔشراوُن یہِ اَسہِ یہِ اَسہِ مطلب یِم اَسہِ بیسِک چیٖز ٲسۍ یِم اَسہِ پَنٕنۍ وجوٗد اوس کٔشیٖرِ ہُنٛد سُہ مۄکلو لُکو سورُے یا برٛونٛٹھ چھِ ٲسۍمٕتۍ ٹانٛگَن پٮ۪ٹھ کَران اکھ سفر ٲسۍمٕتۍ کَران یا پایدٔلۍ اَگر نَے ٹانٛگہٕ وانٛگہٕ ٲسۍ آسان پایدٔلۍ ٲسۍ گَژھان اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ مگر آز کیٛاہ چھُ آز چھِ سٲری پَکان مطلب گاڑٮ۪ن منٛز یِمَن سکوٗٹَر یا کیٚنٛہہ چھُ آسان یِم یِم یِم ٹرٛانسپوٹ چھُ آسان آز چھِ لُکھ تِمَن پٮ۪ٹھ سَفر کَران آز چھُنہٕ کانٛہہ پرٛٮ۪فَر کَران کانٛہہ چھُنہٕ یَژھان کہِ بہٕ پَکہٕ ہا ییٚتہِ پٮ۪ٹھ ہور یا بہٕ کرٕہا مطلب ٹرٛٮ۪ڈِشنَل یُس اَسہِ پَنُن یہِ بیسِک یہِ اوس بہٕ کَرٕہا سُہ یوٗز مَگر آز چھُنہٕ تہِ کیٚنٛہہ آز چھُ اَسہِ چھُ اَسہِ یُس کٔشیٖرِ ہُنٛد یہِ یُس یہِ وجوٗد اوس سُہ چھُ کیٚنٛہہ کیٚنٛہہ کیٚنٛہہ ختم ہٮ۪وان گژھُن